یۄس اَسہِ چھِ اٮ۪گرِکَلچٕرَل ڈِمانٛڈ یۄس چھِ واٹَر رِسورسِز واٹر رِسورسٕز چھِ سٲنِس ایریاہَس منٛز واریاہ اَصٕل یِم چھِ گژھان سٕٹاٹ تہٕ مطلب تارسر لیک یُس چھُ یا شیٖشہٕ ناگ چھُ گژھان یا کۄلہَے شَرٕط چھُ گژھان تَتہِ پٮ۪ٹھ ہسا چھِس واتان رِسورسِز یُس زَن بِلکُل پہلگام مٔنٛزۍ وَسان چھُ تہٕ پَہلگام پٮ۪ٹھ چھِ یَتھ زَن لیٚدٕر نالہٕ چھِ أسۍ وَنان وَنان تہٕ یہِ چھُ واتان اَسہِ یۄس زَن ۂری سِنٛگھَن یۄس اَسہِ کۄل چھِ دِژمٕژ یَتھ زَن دٔڈی کَنال چھِ ؤنِتھ یہِ چھِ بِلکُل کۄنٛزدورِ پٮ۪ٹھ دُروٗ تانٮ۪تھ کران اے گرٛیڈ یۄس زَن کٲشٕر پٲٹھۍ ٲس سانہِ مطلب سٲنۍ یۄس زَن اٮ۪گرِکَلچٕرَل لینٛڈ چھِ یَتھ منٛز دانہِ چھُ اَسہِ وۄپداوان اَتھ ہسا چھُ تورٕ پٮ۪ٹھَے بٔنی پٮ۪ٹھٕے پٮ۪وان آبٕچ ضٔروٗرتھ یَتھ منٛز أسۍ ٲسۍ دانہِ بیول چھِ وَوان پَتہٕ چھُ أسۍ سُہ کَم اَگٔز کَم پانٛژھ تٔرٛہَن دۄہَن تھاوان تَتھ منٛز تہٕ پانٛژھ تٔرٛہَن دۄہَن گژھِ تتھ کَنٹِنیوٗ آب آسُن تھٔجوانَس سٲنِس تہٕ اَمہِ پَتہٕ چھُ ییٚلہِ أسۍ سُہ یہِ ہسا یہِ بٲگراوُن چھُ یَتھ أسۍ تھَلہٕ چھِ وَنان کرٕنۍ یُس زَن تھٔج ناڈٮ۪ن منٛز أسۍ بٲگراوان چھُ تَتھ ہسا چھُ فٔسٹ جوٗن پٮ۪ٹھ اَکہٕ وُہ تام گژھِ تَتھ برابر آب آسُن تہٕ ڈِمانٛڈ ہسا چھُ واریاہ آبٕچ یِم زَن گژھان چھِ اَسہِ فُلفِل یِمَن چیٖزَن ہِنٛدۍ خٲطرٕ اَمہِ پَتہٕ چھِ سٲنۍ باغات باغاتَن منٛز چھِ سانٮ۪ن باغَن پٮ۪وان اَکہِ دۄیہِ لَٹہِ آبٕچ ضٔروٗرتھ اَتھ سۭتۍ چھِ اٮ۪گرِکَلچَرَس سۭتۍ سۭتۍ سٲنۍ وٲر یَتَھ زَن یَتھ منٛز أسۍ سَبزی چھِ أسۍ وۄپداوان ہاکھ رازما اَلہٕ مُجہٕ گازرِ تہٕ یِمَن تہِ ہسا چھِ واٹر رِسورسَن سٕنٛز آسان ضوٚرَتھ آبٕچ چھِ آسان ضٔروٗرتھ آبٕچ ضٔروٗرتھ چھِ ییٖژ آسان کہِ وارِ چھُ اَکہِ دۄہ نہٕ کیٚنٛہہ بیٚیہِ دۄہ پٮ۪وان آب دیُن ییٚمہِ سۭتۍ چھِ سٲنۍ ڈِما یہِ گژھان سون یُس یہِ بیول چھُ آسان یہِ تہِ چھُ آسان بَڑٕ اَصٕل طریٖقَس منٛز کھوٚتمُت تہٕ آبٕچ تہِ ہسا چھِ واریاہ ضٔروٗرتھ آسان اَگر نَہ سا آبٕچ ضٔروٗرتھ آسہِ یا اللہ تالیٰ ہَن چھُ یُس آبُک سورُس چھُ تھوٚمُت اَگر نہٕ یہِ آسہِ تہٕ سون زِنٛدٕ روزُن ہسا چھُ واریاہ نامُنکِن